اگر أسۍ وٕچھو ہندوستانس منٛز چھِ واریاہ جایہِ وٕچھٕنۍ لایق تہٕ خاص کر یۄس سٲنۍ یہِ یوٗ ٹی چھِ تہٕ اتھ منٛز تہِ چھِ واریاہ جایہِ یِم وٕچھن لایق چھِ اگر أسۍ کٔشیٖرِ ہنٛز کتھ کرو یتھ منٛز چھُ پہلگام سُہ چھُ سیٚودُے جنت باسن تتیُک آب و ہوا پتہٕ چھس لیدٕر مٔنٛزۍ بیٚیہِ چھُ تتہِ گۄپھ تہِ یتھ شری امرناتھ کیو چھِ ونان تہٕ اِتھٕے کٔنۍ چھِ ہیرِ واریاہ ناگ یتھ منٛز تار سر چھُ مار سر چھُ اِتھٕے کٔنۍ چھِ أسۍ وٕچھن پہلگام سٕے انٛدر چھُ بے تاب ویلی چھِ آروٗ چھُ یِم چھِ واریاہ خوٗبصوٗرت جایہِ یِم وٕچھن لایق چھِ اگر أسۍ وٕچھو کۄکر ناگ چھُ ییٚتہِ وٕچھُن لایق ویری ناگ یُس زن جہلِمُک ہُہ چھُ ممبا سُہ تہِ چھُ وٕچھُن لایق اِتھٕے کٔنۍ ڈکسُم چھُ یِوان سنتھن ٹاپ چھُ یِوان یِتھٕے کٔنۍ نشاط باغ چھُ شالمور چھُ ییٚتہِ یِتھٕے کٔنۍ پٔری محل چھُ یِم چھِ وٕچھِنۍ لایق جایہِ یِتھٕے کٔنۍ باٹنکل گاڑن ٹوٗلپ گاڑن ساروی کھۄتہٕ بوٚڑ ایشیا ہُک یُس ٹوٗلپ چھُ سُہ چھُ وٕچھُن لایق ییٚتہِ تہٕ یتھ زن ٹوٗلپ گاڑنس چھُ بیٛاکھ ناو شیٖراز باغ تہِ ونان تہٕ سُہ تہِ چھُ وٕچھُن لایق یِتھٕے کٔنۍ چھُ گُلمرٕگ چھُ تتہِ گنٛڈولا چھُ وٕچھُن لایق تہٕ یِتھٕے کٔنۍ دۄد پتھٕر چھِ تہٕ یِتھٕے کٔنۍ چھُ توسہٕ مٲدان یِم یِتھٕے کٔنۍ وۄلر چھ ییٚتہِ وٕچھُن لایق ڈل شکٲر شکارا چھُ ییٚتہِ ڈلس منٛز چھ شکارا پکان سۄ چھِ وٕچھِنۍ لایق آسان اکھ یُس یور یی تٔمِس پزِ یِمن چیٖزن ہُنٛد ضروٗری سیر کرُن یِتھٕے کٔنۍ اگر أسۍ وۄنۍ کٔشیٖرِ نٮ۪بر نیرو کُلوٗ منالی چھُ خوٗبصوٗرت جاے سۄ پزِ وٕچھِنۍ اِتھٕے کٔنۍ دہلی منٛز چھِ واریاہ تِم زیارتہٕ أسۍ وٕچھو ونو یتھ منٛز نظام و دیٖن چھُ یِوان یِتھٕے کٲٹھۍ جامیا مسجد چھِ یِوان یِتھٕے کٔنۍ ہمایو ٹاوُن چھُ یِوان تتھ منٛز لوٹس ٹٮ۪مپٕل چھُ یِوان یِتھٕے کٔنۍ چھِ ممبیہِ انٛدر تہِ واریاہ جایہِ یتھ منٛز اٮ۪لفیٚنٹا کیوٕز وٕچھو حاجی علی چھُ وٕچھن میریٖن ڈرایو چھ وٕچھن لایق یِتھٕے کٔنۍ چھُ تامِل ناڈوٗوس منٛز تہِ واریاہ جایہِ اوٗٹی وغیرہ وٕچھِنۍ لایق یِتھٕے کٔنۍ بیٚنٛگلور چھُ وٕچھِنۍ لایق شہر تہٕ یِمن جاٮ۪ن پزِ انسانس أکِس گژھُن تہٕ سُہ گژھِ یِمن جاٮ۪ن لُطف اندوز اتِچ یہِ بیوٗٹی وٕچھِتھ اتیُک کھٮ۪ن چٮ۪ن گژھِ انسان ٹیسٹ کرُن تہٕ أسۍ ہٮ۪کو ؤنِتھ یِم جایہِ گژھن کم از کم لایفہِ منٛز اکہِ لٹہِ وٕچھُن انسان